واریاہ قٕسمٕچ بِزنٮ۪س حَظ چھِ سٲنِس ایریاہَس منٛز یِوان کَرنہٕ یِتھ پٲٹھۍ بہٕ وَنہٕ کہِ گۄڈٕنیُکُے سوال واریاہ حَظ چھِ لوکَل بزنِس ییٚتہِ گژھان اگر بہٕ وچھِ گۄڈٕنیتھٕے کہِ ہاڈوِیر کٲم سُہ حَظ چھِ ییٚتہِ گَژھان دۄدٕ کٲم سُہ حَظ چھِ ییٚتہِ گَژھان سیٖمَنٹ کٲم سُہ حَظ چھِ ییٚتہِ گژھان ٹیٖنہٕ کٲم لگ بگ حَظ چھِ مےٚ چھُ باسان آلموسٹ سٲلِم بِزنس چھِ سٲنِس ایریاہَس منٛز گژھان ایٮ۪گرِکَلچرَل بِزنِس حَظ چھِ سٲنِس ایریاہَس مَنٛز گژھان یا باقٕے باقٕے بٲژ منٛز لوکَل وٕنکیٚن کینٛہہ سیٚکھ چھِ ییٚتہِ کڑان میژۍ چھِ ییٚتہِ کَڑان یا أڑۍ حَظ چھِ ییٚتہِ کٲم کَران تِم چھِ جہلِمَن منٛز کٲم کَران تِم حَظ چھِ سیٚکھ کھالان تٔمہِ منٛز یا باقٕے کریشر چھِ تمہِ منٛز کھالان لٔکرِ کٲم حَظ چھِ ییٚتہِ گژھان زنۍ کٲم حَظ چھِ ییٚتہِ گژھان کرٛالہٕ کٲم حَظ چھِ ییٚتہِ گژھان ییٚتہِ چھِ آلموسٹ آلموسٹ بہٕ وَن یۄس تہِ ذات چھِ تہٕ تِم چھِ سٲلِم ییٚتہِ کامہِ گژھان وٕۄں حَظ اگر بہٕ اَکے کَرٕ ڈِسکَس مےٚ باسان یہِ پیٚیہِ واریاہ زژوٗنٛٹھ گژھِےمَسلہٕ کہِ خبر گژھِے یہِ کَمپٕلیٖٹ نہَ گژھِے کَمپلیٖٹس بہٕ وَنو تۄہہِ گۄڈنٮٚتھٕے کہِ اگر أسۍ کَتھ کَرو گۄڈنٮ۪تھٕے کرٛالہٕ کامہِ ہٕنٛز کَرو أسۍ ییٚتہِ کَتھ ییٚتہِ حَظ چھِ یِم کُمار چھِ أسۍ تِمَن وَنان تِمَن حَظ چھِ اَکھ بِزنٮ۪س آسان تِم چھِ بانہٕ بَناوان تِم حَظ چھِ کَتریو بانہٕ بَنان تِم حَظ چھِ لیٚجہٕ بَناوان کَتریو کَتریو ٹوکرِ ٹوکرِ تان حَظ چھِ کَتریو تِم بَناوان یا بہٕ حَظ وَنہٕ یِتھ پٲٹھۍ کہِ تِم چھِ پیٛالہٕ چھِ تِم کَتریو بَناوان تِم حَظ چھِ بِگوارِ کَتریو بَناوان تِم حظ چھِ فی کانٛہہ آیٹَم چھِ تِم کَتریو بَناوان تہٕ پَتہٕ حظ چھِ تِم کَنٹری ہٕنٛدٮ۪ن بُکیَن کَنٹری ہٕنٛدٮین باقیَن باقیَن مُٕلکَن منٛز تہِ چھِ تِم گژھان یِتھ پٲٹھۍ حَظ اِمپورٹ ایٚکٕسپورٹ چھِ گژھان تِتھے پٲٹھۍ حظ چھِ تِم چیٖز تہِ اِمپورٹ ایٚکٕسپورٹ گژھان تِم حَظ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ واتان کَران حظ چھِ أسۍ یِم ایٚکٕسپورٹ تہٕ تِم حظ سٲلِم یِم چیٖز اَگر أسۍ اَمہِ پَتہٕ وٕچھو بٛاکھ سیٚکہِ کٲم ییٚتہِ حظ چھِ واریاہ فٲیدٕ تَتھ منٛز سیٚکہِ کامہِ منٛز یِوان سیکہ کامہِ منٛز اگر أسۍ وٕچھو نَفَر زٕ ژور لَگان تِم چھِ سیکھ کَڑان پَتہٕ حظ چھِ ٹریٚکٹَر آسان لٔگِتھ تِم حظ چھِ نِوان سِیکھ بیٚکِس جایہِ تہٕ تَتھ منٛز تہِ حظ چھِ واریاہ یوٗتھ اِمپلاے دۄدٕ کار حظ وٕچھو تَتھ منٛز تہِ چھِ واریاہ یوٗتھ اِمپٕلاے یا کاندَر کٲم حظ وٕچھ یس ییتہِ لوکَل چھِ ییٚتہِ ژۄچہِ ورۍ چھِ ییتہِ بَناوان یا ژۄچہِ چھِ بَناوان یِم حظ چھِ ییٚتہِ لوکَل کامہِ یِم حَظ چھِ ییٚتہِ کَران یا اَگر أسۍ و ٕچھو باقٕے ٹریٕل ایٚجَنسی چھِ ییٚتہِ یا باقٕے حظ مُلٲزِم چھِ ییٚتہِ بہٕ حظ وَنیس وۄں لٔکرِ کٲم چھِ ییٚتہِ لکرِ کٲم حظ چھِ ییتہِ واریاہ اَصٕل کٲم ییٚہتہِ حظ چھُ فرٛیس نیران اَسہِ لوکَل نیران پھرٛٮ۪س نیران تَتھ حظ چھِ أسۍ لٔکٕر کَڑان تہٕ تمہِ سۭتۍ حظ چھِ أسۍ آرام یِوان فٲیدٕ فٲیدٕ حَظ چھِ تمہِ سۭتۍ یِوان سُ حظ چھِ أسۍ برونٛہہ کُن پَکناوان تہٕ دِوان حظ چھِ أسۍ سُہ برونٛہہ کُن باقٕے کامہِ تہِ حظ چھِ سٲنِس ایریاہَس منٛز گژھان یا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ ٹٮ۪کنالجی سۭتۍ رِلیٹِڈ حظ چھِ ییٚتہِ واریاہ لوٗکھ اگر بہٕ حظ وَنہٕ یِتھ پٲٹھۍ کہِ کیٛاہ چھِ بیٚیہِ بیٚیہِ کُم کُم چیٖز چھِ ییٚتہِ گژھان ییٚتہِ حظ چھِ واریاہ واریاہ چیٖز گَژھان کہِ یِمہٕ بَڑٕ بہتریٖن چھِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ تِہُنٛد واریاہ اَصٕل حَظ چھِ تِہُنٛد رِوِو اَصل اصل کامہِ چھِ ییتہِ گژھانِ تکیاز اگر أسۍ وچھو